اسلام علیکُم اَسہِ چھِ کِچنَس مَنٛز واریاہ چیٖز یِم پاورَس پٮ۪ٹھ چَلان چھِ یِم بَڈٕ اَسہِ روزمرٕ زِنٛدگی خٲطرٕ ضروٗرت چھ لَگان یِہَے مِکسَر گرٛاینٛڈر چھُ اَووُن چھُ سِلینٛڈر چھِ گیس سِلینٛڈر چھِ گیس چوٗلہٕ چھِ پاوَر کیٚٹَل چھَ فرٛج چھُ یِم چیٖز چھِ بَڈٕ واریاہ زیادٕ ضروٗری سٲنِس کِچنَس مَنٛز آسان یِتھٕے کٔنی چھُ کیٛاہ رایس کُکَر چھُ ویٚجٹیبل کُکَر چھُ برٛونٛٹھٕ کالہِ ٲسۍ رَنان دانَس پٮ۪ٹھ بَتہٕ وَتہٕ اوس پٮ۪وان تتھ تٔتتھٕے بِہُن تٔتتھٕے بِہُن ہاے ہے وۄنۍ گوٚژھ نہٕ دَزُن ہاے ہے ہاے ہے وۄنۍ گوٚژھ نہٕ دَزُن آسُن نَظَر نہٕ بَنان ہلاوٕنۍ تہٕ کیٛاہ سا یہِ گوٚژھ نہٕ وونۍ بَتہٕ گَژھُن دٔزِتھ مگر اَز چھُ وۄنۍ یہِ کہِ رایس کُکَر تھوٚو بَتہٕ ہنا لٲگِتھ أتھۍ مَنٛز اوٗرۍ تھوٚوُس پُلگہٕ ہنا تہٕ ووٚتھ درٛاو اِنسان یوٚت خۄش کَرِ توٚت گَژھِ تہٕ بَتہٕ ہن چھِ آسان پانے گٲمٕژ تیار نہَ چھُ آسان دَزنُکُے ٹٮ۪نشَن تہٕ نہَ چھُ آسان کیٚنٛہہ تِتھٕے کٔنی ٲسی برٛونٛٹھ کالہِ نیٛامہِ آسان ٲسۍ ژیوٚٹ ویوٚٹ اوس بناوُن ٲسۍ آسان دَگان نیٛامن مَنٛز یا مَصالہٕ اوس بناوُن آسان ٲسۍ دَگان نیٛامٮ۪ن منٛز اَز چھُ مِکسَر گرٛاینٛڈَر تٔتھۍ منٛز ترٛوو تہٕ گوٚو أکِس اَکہِ لَٹہِ ترٛووُس سُچ أکِس مِنٹَس مَنٛز چھُ گَژھان تیار چیٖز ماز ٲسۍ دَگان ٲسۍ پٮ۪وان مٔنٛڈۍ اَنٕنۍ تہٕ بَجہِ شرٛاکہٕ اَننہِ پَتہٕ ٲسۍ دَگان تٔتھۍ پٮ۪ٹھ اوس نرِ پھُٹان تتھ دگراوان دگراوان تہٕ ادے اوس سُہ ماز دٔگِتھ ماز تیار گَژھان اَز چھُ نہٕ سُہ کیٚنٛہہ اَز چھُ ترٛاوان مِکسَر گرٛاینٛڈَرس مَنٛز تہٕ نیران چھُ یہِ سورُے ماز دٔگِتھ کٔرِتھ اَمے مَنٛزٕ اَز چھُ نہٕ پٮ۪وان سُہ پریشٲنی کیٚنٛہہ نَتہٕ اوس أکیٛاہ برٛونٛٹھ گرم آسہ ہا اوس پٮ۪وان ہَوہَس تھاوُن اَلمارٮ۪ن مَنٛز شیٖشہِ یمن جالار مار اَلمارٮ۪ن مَنٛز اوس پٮ۪وان دۄد تھاوُن کیٛاہ سا گرم چھُ تہٕ یہِ گوٚژھ نہٕ پھَٹُن کَرُن دۄد یا سیُن ویُن چھُ یہِ گوٚژھ نہٕ ضایہِ یہِ گوٚژھ نہٕ پھیرُن یہِ گژھُن اَز چھُ نہٕ سُہ تفریٖقٕے اَز چھِ ترٛاوان سیوٚد أسۍ اتھ مَنٛز فرٛجَس مَنٛز تھاوان تہٕ بس گَژھان چھُ سُہ روزان چھُ سُہ تٔتھۍ مَنٛز سُہ چھُ نہٕ ٹٮ۪نشَن وۅتھان کیٚنٛہہ کہِ ہاے ہے یہِ ما گَژھِ خراب سُہ چھُ آسان واریاہ سرٕد تتھ چھ یِوان تھوان ٹیٚمپریچر تہِ تِتھُے کم تہٕ سُہ چھُ گَژھان تٔتھۍ مَنٛز سرٕد تہٕ چھُ ہیٚکان أسۍ دَہَن وُہَن دۄہَن تہِ روزان چھُ چیٖز کِہیٖنٛۍ چھُ نہٕ پرواے خَراب تہِ چھُ نہٕ گَژھان دۄد وۄد تہِ چھُ نہٕ پھَٹان کیٚنٛہہ آرام سان چھُ روزان شیٖن چھُ آسان تتھ گوٚمُت ڈرٛے فرٛوٗٹ چھِ آسان گَرمَس مَنٛز چھ اَتھ کیٛوٚم لَگان فرٛجَس مَنٛز چھُ نہٕ یمن چیٖزَن کیٛوٚم لگان کیٚنٛہہ نَتہٕ ٲسۍ برٛونٛٹھ پٮ۪وان دان زالٕنۍ اَز چھُ گیس چوٗلہٕ لوگ تہٕ گوٚو تیار چیٖز زِنہِ ہَچہِ چھِ نہٕ پٮ۪وان ژھانٛڈنہِ وانٛڈنہِ کِہیٖنٛۍ تہٕ یِمے بیکری ویکری تانۍ چھِ اَز گری پانے بناوان أکیٛاہ اوَوُن چھُ تھوٚو تٔتھۍ مَنٛز لٲج بیکری تہٕ بنے تیار گٔے تیار کھیوٚو صاف شفاف پٲٹھۍ پَنٕنِس گَرَس مَنٛز ہُتھٕ پٲٹھۍ نہٕ کیٚنٛہہ سُہ پریشٲنی وۄنۍ چھُ ہو کَرُن وۄنۍ چھُ یہِ کَرُن وۄنۍ چھُ ہُپٲرۍ ییٖژ پریشٲنی تُلٕنۍ ہا وۅنۍ چھُ سورُے تٔتھٕے تٔتھٕے چھِ کران سورُے تہِ چھُ نہٕ پریشٲنی اَزکَل کِس زَمانَس مَنٛز کیٚنٛہہ مِکسَر گرٛاینٛڈر چھُ فرٛج چھِ باقٕے باقٕے یمے ژیٚٹۍ بناونٕکۍ چیٖز چھِ تَلنٕکۍ چیٖز چھِ تَلنٕچ مِشیٖن چھِ تتھ مَنٛز چھِ تیٖل ہنا تھاوان ترٛٲوِتھ پٮ۪ٹھٕ چھِس ترٛاوان سِیُن تہٕ اوٗرۍ چھُ تَلنہٕ یِوان یہِ نہٕ کیٚنٛہہ پھِرَن تہٕ پھِرن پھِرن تہٕ پھِرَن چھَس دِنۍ تٔتھۍ مَنٛز ترٛوو تیٖلہٕ تٲوا ترٛوو تٔتھۍ مَنٛزٕے تہٕ پٮ۪ٹھٕ ترٛووُس سِیُن تھوٚوُس ٹھانٛڈ پٮ۪ٹھٕ ترٛووُس پُلگ تہٕ یہِ چھُ آسان توٚت گوٚمُت تیٖل تہٕ تَلہٕ پٮ۪ٹھٕ چھُ یِوان اکی آمُت تَلنہٕ سُہ چیٖز تہٕ والان چھِ تہٕ کَران چھِ تیٲری سۄ نہٕ سۄ پریشٲنی برٛونٛٹھ کالٕکۍ پٲٹھۍ کیٚنٛہہ اَز چھُ واریاہ سیٚزَر اوس برٛونٛٹھ کالہِ اَز چھُ واریاہ آرام وۄنۍ چھَ نہٕ اَز پانسٕے روٗزمٕژ ہیٚکتھ نَتہٕ چھُ واریاہ آرام برٛونٛٹھ کالہِ کہِ کھۅتہٕ